ہٮ۪لو السلام علیکُم وعلیکُم السلام جناب ٹھیٖک چھُو اہن حظ آ ٹھیٖک تُہۍ چھُو ٹھیٖک اہن حظ آ خٲرٕے چھُ یہِ ؤنۍتو مےٚ تُہۍ چھُو حظ ٹرٛٮ۪کہِ سۭتۍ کران اَدٕ حظ یہِ اوس اَسہِ پھیرٕ حظ پھیرٕ ژوٗنٹھۍ پھیرٕ پیٹٮ۪س پانٛژھ ٲٹھ شَتھ تی حظ نہ حظ یِم چھِ بٔرِتھ نہ حظ تُہۍ ؤنِو اَسہِ یِم ییٚتٮ۪ن کِراے کم گژھِ اَسہِ اہن حظ آ تُہۍ ؤنۍتو مےٚ سوپور کیٛاہ چھُو تُہۍ ہٮ۪وان جیٚمِس کیٛاہ چھُو ہٮ۪وان دہلی کیٛاہ چھُو تُہۍ ہٮ۪وان تَمہِ حسابہٕ نہ حظ اَسہِ چھُ پیٹٮ۪س زٕ ترٛےٚ ساس چھِ اَسہِ أسۍ چھِ پانسٕے یوت ترٛاوان اہن حظ آ اَسہِ چھُ فُل ٹرٛاے وُنۍکٮ۪نَس پیٹٮ۪س پانٛژھ ٲٹھ شَتھ چھِ اَدٕ حظ جیٚمِس ٹھیٖک حظ ٹھیٖک تہٕ دہلی کوٗتاہ چھُ حظ ٹھیٖک یہِ ؤنۍتو مےٚ تُہۍ کَر یِیِو تیٚلہِ تہٕ حظ بہٕ اوسُس دپان ییٚتہِ کِراے ییٚتہِ گژھِ نہٕ کِراے گژھِ کَم گژھٕنۍ پوٚتٕے سوزو کیٛازِ مارکٮ۪ٹ ما چھُو تَمہِ آیہِ آز وۄنۍ چھِ یہِ مجبوٗری سان یِم گژھٮ۪ن خراب یِم چھِ پیٹٮ۪ن منٛز بٔرِتھ اہن حظ آ بہٕ تہِ چھُس تی سونٛچان ییٚتہِ اکھ کم کِراے گژھِ مارکٮ۪ٹ تہِ چھُنہٕ تَمہِ آیہِ کینٛہہ تُلِو حظ تیٚلہِ ییٖزیو شامَن کٔرۍزیو لوڈ شامَن وارٕکار تُلِو حظ کینٛہہ چھُنہٕ پرواے